یِتھہٕ پأٹھۍ چھ واریاہ کِتابہٕ یِمہٕ مےٚ پسنٛد چھ یِوان مگر یِمو منٛز چھ اکھ کرکٹ ہِسٹری چھُ سبجکٹہٕ اکھ یِوان یُس مےٚ واریاہ ٹایمہٕ وِز چھُ پوٚرمُت مطلب بہٕ چھُس اٮ۪نجاے کران سۄ کتاب واریاہ بہٕ چھُس یژھان ایۍ وانٹ ٹوٚ دیٹ بُک وِل بِکَم اِن موویز اگر سُہ فِلمن منٛز یی یِیٚمِک یِم اپیسوڈ یِم یِمن منٛز کِتابن منٛز چھُ لیٚکھِتھ آسان واریاہ اٮ۪نجاے مومیٚنٹ یہِ چھ واریاہ رٕژ کِتاب اکھ بہٕ چھُس پران یہِ یہِ پٔر مےٚ واریاہ پھرِ ملٹِپٕلۍ ٹایمٕز بیٚیہِ چھُس بہٕ آسان ایٚکسایٹِنگ بہٕ کر پرن یہِ بیٚیہِ بیٚیہِ اگر فِلمن منٛز یی یہِ گژھہِ واریاہ مشہوٗر